اگر أسۍ کَتھ کَرو روٗٹسَن ہٕنٛز یِم اَسہِ لَکچارَس منٛز أسۍ یُس اَسہِ وِلَیجَن منٛز چھُ آسان زَمیٖن چھُ آسان کھاہ یَلہٕ تَتھ منٛز چھِ آسان اَسہِ گِنٛدان بَچپَنَس منٛز شُرۍ صُبحٲے ٲسۍ نَیران گِنٛدنہِ پَتہٕ ٲسۍ شام تامَتھ اَکثر بَیٚشتَر اوس کھؠن چؠن تہِ مٔشِد گژھان شام تامَتھ گِنٛدنَس سۭتی مشغوٗل گٔمٕتۍ تہٕ وٕنکؠسَن تہِ چھِ یاد پیٚوان تِم دۄہ کہِ لۄکچارٕکۍ دۄہ تِکیازِ وٕنکؠن چھُنہٕ ٹایِم مِلان گِنٛدنہٕ خٲطرٕ نہٕ یا خٲطرٕ واریاہ زیادٕ بِزِی آسان سٕٹَیڈِی منٛز یا بِزنِسَس منٛز یا کُنہِ منٛز جابَس منٛز تہٕ ییٚمہِ کِنۍ زَن ٹایِم چھُنہٕ ملان کِہیٖنۍ تہِ نہٕ تہٕ مگر یاد چھُ واریاہ زیادٕ پؠوان تِم سُہ وقت پَتِم سُہ گِنٛدُن سُہ پھَیرُن کَرُن لَکچارَس منٛز پَننؠن یارَن دوستَن شُرؠن سۭتۍ بَچپَنَس منٛز